آ بانڈی پوراہَس منٛز یِم زَن زَنہِ کینٛہہ اہم چَلینٛج چھِ فیس کَران تَتھ منٛز چھِ لایک یُس أسۍ گۄڈنِچی ساروِی کھۄتہٕ بٔڈ کَتھ وٗمینٕز کالج چھِنہٕ تَتہِ کِہیٖنۍ تَتہِ چھِ ٹوٹَل اَکھ کالج سُہ چھُ کوایجوکیشَن ییٚتہِ چھِ گژھان سُہ تہِ چھُ أکِس سایڈَس پٮ۪ٹھ کورِ یِم دوٗرچہِ ایریَن چھِ نٔتیٖجہِ چھُ نیران تم چھِ دَہ دٔہمہِ بٔہمہِ تانۍ پَران پَتہٕ چھِنہٕ تِمَن گَرِکۍ کَران ایلو لٔڑکَن سۭتۍ پَرنُک کینٛہہ یا تِمَن چھُ گژھان دوٗر گژھُن صُبحن شامَن ہٮ۪کَان نہٕ تِم گَرٕ وٲتِتھ کینٛہہ یا تَتھ کالجَس منٛز چھَنہٕ تِم فیسَلٹیٖز ہوسٹیلِٹی کِہیٖنۍ ییٚتہِ لٔڑکی ہٮ۪کہٕ ہان روٗزِتھ تہٕ سیکینٛڈ یُس ٹرٛانسپوٹیشَن تھوڑا پرٛابلِم چھِ گژھان لٔڑکَن کورِ کورٮ۪ن یِم سٔکوٗل چھِ گژھان ڈِوٹی چھِ گژھان تِمَن چھِ پٮ۪وان گاڑِ منٛز کھَڑا روزُن یا کینٛہہ سُہ چھُ بیٛاکھ اَکھ وجوٗہات تہٕ بیٚیہِ اگر وٕچھو کینٛژھن جایَن حالانکہ یہِ چھِ وۄنۍ واریاہ زیادٕ ڈیولَپمینٛٹ آمٕژ سوشَل ایویرنَس بَٹ وٕنۍ تہِ کینٛہہ جاے ییٚتہِ زَن نہٕ پنٛنہِ کینٛہہ کورِ چھِ ڈامَسٹِک وایلینٕسُک شِکار یا تِمَن چھَنہٕ تِم دَرجات یِوان بَرابَر دِنہٕ کینٛہہ یِمَن تِم أکِس لٔڑکَس دِنۍ مِثالے اگر کٲنٛسہِ مٔہنوِس کورِ زٕ چھِ نیٚچوٗ اَکھ چھُ سُہ چھِ پرٛیفَر کَران اَکھ نیٚچوٗ سُہ چھِ تٔمِس نٮ۪برٕ پَرناوان ڈیلی پَرنایَس کَتہِ پَرنایَس ایز کَمپیرٕڈ یُس تٔمِس کورِ زٕ چھِ سُہ چھِ تِمَن دٔہمہِ بٔہمہِ تانٮ۪تھ پَرنہٕ تِکیٛازِ وٕنۍ تہِ چھِ کینٛژھن جایَن یہِ سونچ زِ کورِ چھِنہٕ اَسہِ لٔڑکَن بَرابَر کینٛہہ تہٕ بیٚیہِ یُس خاص اَکھ وَجہ چھِ سانہِ یِمَن زَنٮ۪ن ہُنٛد پَتھ روزنُک سُہ گوٚو گَریُٚک دَباو گَرِچ کٲم کامہِ کار لایک ییٚلہِ گَرِ یوٗت ییٖژ کٲم چھِ پٮ۪وان تٔمِس تٔمِس چھِنہٕ پَتہٕ باقٕیَن تٔمِس یِم پنٕنۍ حقوٗقات چھِ آسان تِہٕنٛز چھَنہٕ تٔمِس پییی لَگان مےٚ چھِ یہِ حق مےٚ چھُ ہُہ حق سُہ چھِ صرف گَرٕبارَس سۭتۍ لٔگِتھ آسان